بہٕ ہَسا وَنہو تۄہہِ مےٚ نَہ سا نی نہٕ وُنہِ حصہٕ کُنے فوٹوگرٛافی کَمپٹِشیٚنَس منٛز چاہے سۄ ریٖجنَل لیٖگ ٲسِن سٹیٹ لیٚوَل ٲسِن حالانٛکہِ نیشنَل لیٚوَل ٲسِن یا اِنٹَرنیشنَل لیٚوَل ٲسِن مےٚ ہسا اوس بَڑٕ شوق کہِ بہٕ کَرٕ ہا پارٹِسپیٹ مگر وُنہِ نَہ سا ہیٛوٛکُس نہٕ بہٕ پارٹسِپیٹ کٔرِتھ کِہیٖنۍ تہِ البتہ بہٕ وُچھہِ ییٚلہِ مےٚ موقع میلہِ پارٹسِپیٹ کَرنَس منٛز تیٚلہ ہَسا کَرٕ بہٕ پارٹسِپیٹ آرام سان کیٛازِ یُس یہِ فوٹوگرٛافی چھِ یہِ چھِ مےٚ بَڑٕ پَسنٛد بہٕ چھُس امیٛک اَکھ کَلاکار بہٕ ہسا کَرٕ واریاہ کوٗشِش کہِ بہٕ کَرٕ اَتھ منٛز پارٹِسپیٹ